اَسَلامُ علیکُم اَسہِ ٲس کٔرمٕژ رٮ۪نٹَل کیب اَکھ مطلب تٔمِس اوس اَسہِ آرڈَر کٔرمٕژ اَسہِ دوٚپ یِمَن اَسہِ یہِ رٮ۪نٛٹہٕ کیب تہٕ تَمہِ پَتہٕ اَسہِ اوس گژھُن میانہِ فیملی یا میانٮ۪ن فرینڈن اَسہِ ٲس کٔرمٕژ اکھ روڈ ٹرپ پٕلین اَسہِ اوس گژھُن پہلگام اَسہِ ٲس کٔرمٕژ یہِ اَسہِ ٲس أنۍ مٕژ اَکھ رٮ۪نٛٹَل رٮ۪نٛٹَل کار اَسہِ ٲس کَرٕنۍ ڈرٛایِو تہٕ اَسہِ اوس تُہۍ ؤنۍ تَو اَسہِ کوٗتاہ پرٛایِز چھُ اَکھ کِلوٗمیٖٹَر پَکنَس کوٗتاہ پرٛایِز چھُ اگرے مطلب زیادٕ پرایِس چھُ اَسہِ کَرَو نہٕ تیٚلہِ تیوٗتاہ تہِ مطلب ہُہ اگرَے زیادٕ پرایِس چھُ أسۍ گژھو نہ تیٚلہِ کینٛہہ تہٕ اَسہِ چھُ گژھُن لگ بگ پنٛدہَن دۄہَن پٮ۪ٹھ چھُ اَسہِ روڈ ٹِرٛپ پٮ۪ٹھ گژھُن کَنٹِنیوٗ چھُ اَسہِ سَفَر کَرُن تہٕ اَسہِ چھُ گژھُن پہلگام